ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ بَس ٹھیٖک تُہۍ چھُو حظ تٔمِس شال بُک گرٛاونٛڈٕکۍ یِم مٲلِک بہٕ ہے بہٕ حظ چھُس پیٖر احراز بہٕ چھُس ییٚتہِ باغُل ٹیٖم ہُنٛد کیٚپٹَن اَکھ آ سُہ چھُ گانٛدَربَلٕچ اَکھ ٹیٖم مشہوٗر ٹیٖم اَکھ تہٕ بہٕ چھُس تَتھ کیپٹَن تہٕ آ مےٚ اوس مےٚ اوس آتھوارِ دۄہ ییٚمہِ آتھوارِ چھُ اَسہِ فاینَل تہٕ اَسہِ چھِ اَسہِ چھِ تُہُنٛد گرٛاوُنٛڈ ضروٗرت أکِس میچَس خٲطرٕ تہٕ بیٚیہِ مطلب لایٹِنٛگ اگر تۄہہِ چھُو تَتہِ لایٹِنٛگ سِسٹَم یا کیٚنٛہہ تہٕ اگر شامَس اگر نہٕ تیٚلہِ دۅہلہِ دۅہلہِ اَسہِ چھُ آتھوارِ دۄہ ضروٗری میچ بابا گُنٛڈ ٹایگٲرٕس آ اَہَن حظ اَتھوارِ دۄہ ییٚمہِ اَتھوارِدۅہ تیٚلہِ اَدٕ حظ ٹھیٖک اَچھا ٹھیٖک بَٹہٕ وارِ دۄہ چھا یلٕے اَہَن حظ ہَفتہٕ پَتے تُہۍ ؤنِو تۄہہِ کَر چھُو گرٛاونٛڈ یَلہٕ

اَچھا ٹھیٖک ٹھیٖک نَیے آتھوارِ یُس چھُنا نَیہِ آتھوارِ تھٲوِزیٚو مےٚ خٲطرٕ اَکھ اَکھ یہِ اَکھ ٹایمِنٛگ تھٲوِزیٚو میٛٲنِس میٛٲنِس أکِس میچَس خٲطٕر

تُہۍ ؤنِو تُہۍ ؤنِو مےٚ اَتھ کیٛاہ چھُ میچ فیٖس کیٛاہ چھُ ہٮ۪وان تُہۍ گرٛاونڈَس نہَ حظ مےٚ چھُنہٕ پٮ۪وان یِیٚتہِ یِمَن وَنُن کیٛاہ چھِ دپان لٔڑکن ؤڑکَن پٮ۪وان وَنُن تُہۍ ؤنِو مےٚ تُہۍ کوٗتاہ ہیٚیِو مےٚ میچ اتہِ گرٛاوُنٛڈس میچَس فیٖس

تۄہہِ ما تۅہہِ چھُو حظ ٹٔرٕف چھُوا تۄہہِ اتہِ ایٚویلِیبُل ٹٔرٕف آ آسہِ دِیِو تیٚلہِ ٹٔرٕفٕے تُہۍ میچ چھُنہٕ اَسہِ ضروٗرت کیٚنٛہہ اَسہِ دِیو تُہۍ ٹٔرٕف تَتھ کۭژاہ چھِ ریٹ ہے وُنۍ کٔرِو کیٚنٛہہ تَتھ تہٕ تَتھ کٔرِو ساڑ ژور ہَتھ ژور ہتھ ژور ساس کٔرِِو تَتھ اَتہِ کٔرِو حظ تھوڑا سا تُہۍ کَم وۅنۍ کیٛاہ حظ گژھِو تۅہہِ ہے کٔرۍہوٗس کیٚنٛہہ وۅنۍ کَم تُہۍ ؤنِو توتہِ پَنُن ریٹ ؤنِو تُہۍ کوٗتاہ چھِو وَنان تتھ پانٛژتٲجی حظ دِمو بہٕ پانٛژتٲج شیٚتھ ہُو کٔرِو حظ وۅنۍ کینٛژھا اَسہِ ہے چھُ تھوڑا سا یِم سٲنۍ پُلیٖر چھِ یِم یِم چھِ لۅکٹی وُنہِ یِم کتہِ حظ اَنَن پونٛسہٕ وونٛسہٕ تہٕ میچُک فیٖس ویٖس دیُن او کے او کے چلو شُکریہِ شُکریہِ اَسلام علیکُم اَدٕ کیٛاہ اَدٕ کیٛاہ آ آ او کے او کے اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَسلامُ علیکُم